آ بانڈی پورہ ہَس منٛز یِم اَسہِ مین ٹرٛاسپوٹیشَن فیلَسٹی چھِ تَتھ منٛز چھَ اَسہِ یِوان بَسہٕ سہ لایک بانڈی پورہ پٮ۪ٹھ سرینگر چھَ کھَسان یا بانڈی پورہ پٮ۪ٹھ سوپور چھَ گژھان تٔمۍ پَتہٕ چھُ سومو حظ سوموٗ یِم چھِ گژھان سرینگر یا کُپوور چھِ گژھان سوپور چھِ گژھان اگین یا کینٛہہ گامہٕ جایَن چھِ گژھان تٔمۍ پَتہٕ یِم اَسہِ کینٛہہ مین ایریاز چھِ تِمَن جایَن چھِ اَسہِ میٹَڈار چَلان یِم اَسہِ لایک بٔڈۍ بٔڈۍ گام چھِ کُیِل مُقام چھُ سُملَر چھُ یا بَنہٕ کوٗٹ چھُ تور چھِ اَسہِ یِم چَلان تہٕ تٔمۍ یِم اَسہِ نزدیٖک نزدیٖک تمہِ پَتہٕ یِم جاے چھِ تِمَن جایَن چھِ أسۍ چَلان یا تہِ آٹوٗ رِکشا تہٕ یا تہِ چھِ چَلان میجِک یِمَن أسۍ وَنان تہٕ اوٚوَر آل چھِ اگر یِم أسۍ چھِکھ مطلب یِم سٲری چیٖز رٔلِتھ چھِ میٖلِتھ چھِ بَنا یِمَن چھِ اَسہِ زِندگی واریاہ زیادٕ آسان کٔرِتھ